ہٮ۪لو السلام علیکُم اٮ۪ڈوُکیٹ صٲب چھُ حظ اَسہِ اوس کیس تۄہہِ نِش اَسہِ کوٗتاہ ا فیٖس چھُ اَتھ دیُن چلو ٹھیٖک حظ چھِ آد حظ